اسلامُ علیکم میون سَپنہٕ چھُ بہٕ حظ چھس یَژھان پَنٕنۍ شُرۍ واریاہ تَھدٮ۪ن مُقامَن پٮ۪ٹھ روزُن یعنے کہِ مِیٲنۍ شُرۍ گٔژھۍ واریاہ بٔڑۍ اَفسر بَنٕنۍ مطلب بٔڑۍ بٔڑۍ کامیٲبی گٔژھِ تِمن میلٕنۍ مےٚ چھِ نِچہِ زٕ بییٚہِ چھُم نِکہٕ مگر مےٚ حظ پِیٚو زیٖرو پٮ۪ٹھٕ سِٹاٹ کَرُن مےٚ حظ ٲس نہٕ گَرس منٛز کٕہٕنۍ یہِ یہِ مطلب فیسَلٹی امیٖر یا غریٖب مےٚ پیو زیٖرو پٮ۪ٹھٕ سِٹاٹ کَرُن وۄنۍ چھس بہٕ یژھان میٲنۍ شُرۍ گٔژھنہٕ میٲنۍ پٲٹھۍ موٚزوٗرِ لَگٕنۍ کیٚنٛہہ تِم گٔژھنہٕ آسٕنۍ دَربٕدٔرۍ کیٚنٚہہ تِم گٔژھنہٕ اَنپڑ روزٕنۍ کیٚنٛہہ تِم گٔژھنہٕ یہِ بہٕ چھس یژھان پَننٮ۪ن بَچن ہٕندۍ خٲطرٕ چھُ مےٚ سَپنہٕ واریاہ بوٚڈ کوٚرمُت بہٕ چھس دپان میٲنۍ بچہِ گٔژھۍ واریاہ جان پوسٹن پٮ۪ٹھ آسٕنۍ جان تعلیٖم پَرٕنۍ بہٕ حظ چھس موٚزوٗرۍ کَران بہٕ حظ چھس کٲنسہِ گَرس وٲلِس گَژھان کٲم کَرنہِ یا پشمیٖن کٲم کَران مٔنزۍ چھس اِندرس بیٚہوان مٔنٛزۍ چھس یہِ آرِ کٲم تہِ کَران مٔنٛزۍ چھس آسان گَرِچ کیٚنٛہہ کٲم تہِ چھِ آسان کٲنسہِ گَرس چھِ کٲم آسان سُہ تہِ چھس کَران مےٚ چھُ مےٚ چھُ واریاہ سپنا مِیٲنۍ شُرۍ گٔژھۍ واریاہ واریاہ واریاہ جان کَرٕنۍ مےٚ چھِ کورِ زٕ بیٚیہِ نیٚچوٗ بہٕ چھس دَپان یِم گٔژھۍ پَرٕنۍ یِم گٔژھۍ تھدٮ۪ن مقامن پٮ۪ٹھ أر أر تعلیٖم کَرٕنۍ بہٕ چھس یژھان یِہوے چھُ میون سَپنہٕ یِہوے چھس بہٕ یژھان کَرٕنۍ یِہٕے کٲم إں بہٕ حظ چھس واریاہ یہِ محنت یژھان کَرٕنۍ مگر مےٚ وٕچھ سختی مگر میِٲنۍ بچہِ گَژھہِ سختی وٕچھٕنۍ کیٚنٛہہ مےٚ وٕچھ اَنہٕرشہِ پانہٕ پٮ۪ٹھٕ تہِ مےٚ پیٚیہِ اَنہٕرشہِ پانہٕ تہِ موٚزوٗرۍ کَرٕنۍ مشکَت کَرٕنۍ گۄڈٕ ٲسۍ مالِنۍ گَرس منٛز تَتہِ اوس مول اوس غریٖب سُہ اوس واریاہ غریٖب أسۍ ٲسۍ پاں پانٛژھ بٲیبارٕنۍ سُہ اوس نہٕ اَسہِ ہیکٚان پرنٲوِتھ لٮ۪کھنٲوِتھ کِہیٖنۍ أسۍ ٲسۍ لۄکچار پانہٕ پٮ۪ٹھٕ پیٚیہِ اسہِ پشمیٖن کٲم کَرٕنۍ موٚزوٗرۍ کَرٕنۍ واریاہ کیٚنٛہہ سختی وٕچھ مٕژچھےٚ اَسہِ واریاہ کیٚنٛہہ سختی مگر بہٕ چھس دپان أزکہِ کورٮ۪ن چھنہٕ تیٖژاہ سختی کَرنُک برداش تِم گٔژھۍ نہٕ تیٖژاہ سختی کَرٕنۍ یٖژاہ سختی اَسہِ چھےٚ تِمن گٔژھۍ نہٕ یٖژاہ پینۍ کیٚنٛہہ مگر مےٚ چھُ سپنا مِیٲنۍ بَچہِ گٔژھۍ واریاہ محنت کَرٕنۍ واریاہ تعلیم پَرٕنۍ تِم گٔژھۍ واریاہ مُقام کَرٕنۍ تِہُندُے سُے چھُ میون سَپنہٕ سُہ گوٚژھ مےٚ پوٗرٕ گَژُھن مگر بہٕ حظ چھس غریٖب بہٕ چھس دپان بہٕ کِتھ کٔنۍ ہیکہٕ یہِ سَپنہٕ کہٕ کٔرتھ وۄنۍ چھس بہٕ موٚزوٗرۍ ووٚزوٗرۍ سورُے کَران گَرس منٛز نیٚبرٕ گَرس منٛز أتھۍ سۭتۍ چھ مےٚ پیوان رَنُن شیرُن تہِ اِہُند تہٕ مطلب بہٕ چھس واریاہ کیاہ وَنَو بہٕ تۄہہِ محنت کَرٕنۍ یژھان بہٕ حظ چھس مَنزٕ بیٚہوان پشمیٖن کامہِ سُہ چھِس ترٛاوان بیٚہوان چھس آرِ کٲم تَمہِ پَتہٕ چھس کَران یہِ بیٚیہِ آسٮ۪م نہٕ کٲم تہٕ کَرٕ اِندرٕ کٲم مطلب بہٕ حظ چھس ہیٚکان ہَر کانہہ مُہ آسہِ مُہ نہٕ آسہِ نہٕ سُہ تہِ کَرٕ موٚزوٗرۍ آسہِ نہٕ سُہ تہِ کَرٕ کیٚنٛہہ گَرچٕے کِچن گاڑن سنمبالہٕ أتی دَپہٕ اَتھ یِن رۄپیہِ دَہ یہِ نِمو بازر اَتھ یِن دَہ رۄپیہِ دَہ یہِ کٕنو یہِ کَرو کیٚنٛہہ اَمہِ سۭتۍ یِیہِ بَچس فٲیدٕ یہِ پَرِ یِم رۄپیہِ دَہ لَگن مےٚ اُمنٕے بَچن اُہُند یہِ سَپنہٕ پَنُن یہِ سَپنہٕ پوٗرٕ کَرٕنۍ ییٚلہِ یِم آسن واریاہن تھدٮ۪ن یِمن مُقامن پٮ۪ٹھ میون دِل گَژھِ ہا خۄش میٲنۍ بَچہِ گٔژھۍ آسٕنۍ میٲنۍ گٔژھۍ یِم پَرٕنۍ گٔژھۍ لیکھٕنۍ گٔژھۍ یِم گٔژھۍ واریاہ اونچہِ مکانن پٮ۪ٹھ آسٕنۍ واریاہ اونچہِ مَہ مقام گٔژھۍ یِم حٲصِل کَرٕنۍ میون سپنہٕ چھُ واریاہ سُے یِم گٔژھۍ یہِ کَرٕنۍ حٲصل یِم مقام مےٚ چھُ یِہوے سپنا یِم بَچہٕ گٔژھۍ مےٚ واریاہ تعلیٖم پَرٕنۍ بیٚیہِ چھُ میون سپنا بہٕ گٔژھسٕس مکان بناوُن بہٕ گٔژھسٕس اصل اصل چیٖز کَرٕنۍ یِمن بَچن گٔژھسٕس ہرکانہہ فیسَلٹی تھاوٕنۍ مےٚ وٕچھ نہٕ سۄ فیسلٹی بچپَنس پٮ۪ن کِہیٖنۍ مگر ییٚتہِ یَپور گٔژھسٕس بہٕ یِمن بَچن سۄ دِیُن سُہ ہَر کانہہ سہوٗلِیتھ سُے چھُ میون ایٚچیٖو سُے چھے مِیٲنۍ یہِ تَمَنا بہٕ کَرٕہا یہِ مگر محنت حظ چھِس کَران محنت چھِ پیوان ضروٗری کَرٕنۍ ضروٗری چھِ محنت پیوان کَرٕنۍ وۄنۍ کیاہ حظ کَرو اَتھ چھِ یِہٕے کوٗشش تھاوان أسۍ یہِ محنت گٔژھۍ کَرٕنۍ بَچہٕ گٔژھۍ اَسہِ کیٚنٛہہ کُنہِ بال بَچھ لَگٕنۍ یِم بَچہِ گٔژھۍ کُنہِ کینہہ کٲم کَرٕنۍ یِہوے چھِ مےٚ خوشی یِہوے یپٲرۍ چھِ مےٚ ہیٚسبنڈ سُہ حظ چھُ واریاہ غریٖب سُہ نہٕ حظ ہیٚکہِ نہٕ بَچن ہُند سپنا پوٗرٕ کٔرِتھ کیٚنٛہہ وۄنۍ چھِ أسۍ دۄنوٕے بٲژ محنت کَران یِہوے چھُ مےٚ اَسہِ گوٚژھ یہِ پوٗرٕ گَژھٕنۍ یِہنٛزمحنت گٔژھۍ اَسہِ پوٗرٕ گَژٕھنۍ سٲنۍ محنت گٔژھۍ رَتھِ کَھسٕنۍ یِم بَچہٕ گٔژھۍ اَسہِ کیٚنٛہہ کَرٕنۍ کیٚنٛہہ محنت گٔژھۍ کَرٕنۍ یِہٕے چھِ مِیٲنۍ أچیٖو یِہٕے چھِ أسۍ واریاہ کوٗشش کَران مےٚ حظ پیٚو مکان بناوُن زٔمیٖن ہیٚون واریاہ کیٚنٛہہ سختی وٕچھ مےٚ واریاہ کیٚنٛہہ سختی بچپن پانہٕ پٮ۪ٹھٕے واریاہ کیٚنٛہہ بچپن پانہٕ پٮ۪ٹھٕے وٕچھ مےٚ واریاہ سختی ییٚتہِ یَپور محنت چھِ کَران أسۍ وۄنۍ کیاہ کَرو